اَسلام وعلیکُم جِناب أسۍ حظ چھِ جان یہِ حظ پیپر اکھ لیوٗکھمُت حظ یہِ حظ اوس پَبلِش کَرُن اسہِ تُہۍ ؤنۍتَو جِناب اسہِ کوٗتاہ کال لَگہِ بیٚیہِ یہِ چھا جرنل چھا اَصٕل اَتھ بارَس منٛز ؤنۍتَو مےٚ ایٚڈِٹ ایٚڈِٹ کٔرِو تُہۍ پانٕے جِناب ٹھیٖک چھُ اچھا جی پیپَر کوٗتاہ حَظ یہِ پیجِس گٔژھ آسٕنۍ اچھا یہِ سِٹایِل وِٹایِل کیٛاہ گوٚژھ آسُن اَتھ

یی یہِ اچھا اَمیُک ایبیسٹرٛیکٹہٕ چھا حظ اَلگ سوٚزُن کِنہٕ گۄڈنیٚتھ چھَ اسہِ ایبَسٹرٛیکٹہٕ سوزُن گۄڈٕنیٚتھ چھُ سوزُن ایبیسٹرٛکٹٕے ٹھیٖک حظ اچھا یہِ ؤنۍتَو مےٚ تۄہہِ کۭژاہ جَرنل چھُ اَتھ یہ یَتھ یُس حظ یہِ سَبجٮ۪کٹہٕ کوٚر مےٚ چوٗز اَتھ کٔژ جَرنل چھِِ تۄہہِ پَنٕنۍ آسان اچھا شیٚے جرنل حظ آ بہٕ اوسُس وَنان یہِ گوٚژھ یُس حظ بَے مَنتھَلی چھُو تۄہہِ بَے مَنتھَلی چھُو یہِ جَلدی پَہَم گَژھِ ہا یہِ تہٕ اَگر جَلدی پَہَم کٔرۍہِیٖو اَتھ تُہۍ کیٛازِ مےٚ اوس ییٚتہِ جَلدی ٹھیٖک حَظ چھُ آچھا چَلو چَلو حَظ شُکُر اَللّہ تعالٰہس اسلام وعلیکُم